اسلام علیکُم ورحمۃ اللہ وعلیکُم اسلام جِناب کٔرِو حکُم شُکُر الحمدللہ تُہۍ چھِو حظ تاریک احمد شُکُر الحمدللہ تُہۍ چھِو ٹھیٖک گرٕ بار چھا ٹھیٖک کٔرِو حُکُم جِناب اَہَن حظ اَچھا بِلکُل اَچھا ؤنِو ؤنِو بیٚیہِ کیٛاہ چھُس کَرُن حظ کیٚنٛہہ چھُنہٕ ٹینشن وُچھو یِمو ٲش کٔرِتھ أسۍ ٲسۍ نہ اوترٕ تُہٕنٛدِس ہَمسایَس حظ اَتہِ تۄہہِ وُچھُو کِژھ کٲم چھےٚ اَسہِ کٔرمٕژ بِلکُل بوٗزِو یہِ کُن تۄہہِ اَگر بہٕ رۄپیہِ دہ علاوٕ ہیٚمَو سُہ چھُنہٕ ٹینشن مَگر کٲم چھِ میٛٲںی آسان بِلکُل صاف حظ تۄہہِ ٲسوٕ سُہ پانہٕ وُچھمُت حظ آ پَش تہِ کوٚر میےٚ یِمن لٔکٔر تہِ چھُس بہٕ پانہٕ تھاوان حظ بہٕ چھُس نا مان مےٚ چھِ ہر کانٛہہ چیٖز پانہٕ ایوِلیبٕل بہٕ چھُس پانہٕ کٲم کران اتہِ کٕنان تہِ حظ آ آ بِلکُل تۄہہِ چھُو تۄہہِ ووٚنُو تٔمۍ ییٚمِس کیٛاہ یہِ ریٹ چھِ مےٚ کٔرمٕژ حظ آ مےٚ تہِ دوٚپ آ سُہ اوس وَنان اوترٕ مےٚ چھُ یہِ یار اکھ تہٕ تٔمِس چھِ یِتھٕ پٲٹھۍ یہِ گرِ کٲم حظ کَرٕنۍ مےٚ دوٚپمَس کیٚنٛہہ چھُنہٕ پَرواے کٔرِنۍ فون تُہۍ دِزیوس میوٚن نَمبر ییٚلہِ تٔمِس ضروٗرت آسہِ سُہ کرِ مےٚ پانَے فون حظ کیٚنٛہہ چھُنہٕ پَرواے تٔمۍ دوٚپ اورَے دوٚپُن یہِ چھُ مےٚ یارِ خاص یِتھٕ پٲٹھۍ مےٚ قدٕر کٔرٕنۍ یِتھٕے پٲٹھۍ کٔرۍزِ أمِس تاریک صٲبَس تہِ قدٕر مےٚ دۄپ تمٔۍ پٔشراو رۄبَس یہِ مےٚ ژٕ سۭتۍ آسہِ کوٚرمُت تاریک صٲبَس کرو اَمہِ نِش ڈِسکَوُنٛٹ کَرُن تہٕ کیٛاہ حظ اچھا ہُہ حظ ہُہ رَنٛگ دار ٹیٖن حظ رَنٛگ دار ٹیٖن آ مےٚ چھُ ہر کانٛہہ چیٖز بہٕ چھُس تھاوان ہر کانٛہہ ایٹم ایوِلیبٕل اَمہِ موٗجوٗب بہٕ چھُس دَپان کیٛازِ کہِ اَگر کَسٹمَرَن أنۍ مےٚ نِش چیٖز زٕ یا ترٛےٚ ژوٗرِم موٗجوٗب گوٚژھ نہٕ تٔمِس پَریشٲنۍ گژھٕنۍ أکِس بیٚیِس جایہِ گژھُن اِسی لیے چھُس بہٕ تھاوان سٲری چیٖز حظ پانَے ایوِلیبٕل کیٛازِ کہِ یِتھٕ پٲٹھۍ چھُ گژھان کَسٹمَرَس تہِ دِل خۄش ییٚلہِ تٔمِس چیٖز زٕ پیٚیہِ مےٚ نِش اَنٕنۍ ترییٚم پیٚیَس ہُپٲرۍ تٔمِس چھُ دِل گژھان تَنگ بیٚیہِ چھُس بہٕ کٲم تہِ کران پانَے اس لیے کٕنان تہِ بیٚیہِ چھِ مےٚ ژاٹھ باج تھٲومٕتۍ تہٕ آ تٔمۍ دوٚپ اوترٕ چٲنۍ أمۍ یارَن دوٚپُن ہے مٮ۪ہربٲنۍ کٔرِتھ اَگر ژٕ تاریک احمدَس گٔژھو کامہِ مَگر أمِس گٔژھۍزِ پانَے أمِس سوٗززیٚن نہٕ ژاٹہٕ بوج کِہیٖنٛۍ پانَے گٔژھۍزِ بٔشیٖر احمدا أمِس ؤنۍزِ پٔشراو ژٕ رۄبَس ییٚلہِ مےٚ چانہِ موٗجوٗب کوٚڑ ٹایم ییٚلہِ ژٕ وَنان چھُکھ مےٚ یہِ چھُ مےٚ بٲیِس برابر یار أمِس تہِ گژھٕ بہٕ پانَے کامہِ باقٕے وُچھو تُہۍ پوٚتُس کیٛاہتانۍ مےٚ کیاہ آسہِ اَسہِ چھُ گانٛدر بَل مین چوکَس منٛز حظ تۄہہِ چھُو نا ؤنہِ پَییِی اَسہِ حظ یوٗتاہ مَشہوٗر وان چھُ ؤنہِ چھُو نا تۄہہِ پَییِی آ اَسہِ چھُ مین مارکیٹ جامعہ مسجِد چھٔناہ گانٛدربَل تٔتھۍ اَپوزِٹ تُہۍ یی تو جِناب تُہۍ وُچھ زیٚو کیٛاہ کیٛاہ آسِو تۄہہِ ضرَوٗرت ییٚتی تُلۍ زیٚو تُہۍ بیٚیہِ تھٲوِزیٚو گرِ ایسٹِمیٹ بَنٲوِتھ پوٚتُس ایسٹِمیٹ سوٗزِ مےٚ تُہۍ اَگر نہٕ پانہٕ یِیِو تہِ بہٕ چھُس مےٚ چھِ ییٚتہِ تھوٚومُت آٹوٗ واٹوٗ أسۍ چھِ یہِ ہوٗم ڈیلؤری تہِ کران پانَے حظ اَگر نہٕ کَسٹمَر اورٕ یِیہِ تہِ اِنشاللہ چھِ أسۍ رُت نَفر أسۍ کرو نہٕ غلط یُس تُہُنٛد زَبان آسہِ برابر آسہِ سُہ تہِ مان ژٕ تی آسہِ برابر سامانَس آسہِ نہٕ اور پھیر فرٕق یہِ تھٲوزِ ایسٹِمیٹ سوٗزِتھ حظ بَنٲوِتھ تھٲوِزیٚو کیٛاہ کیٛاہ چھُو تۄہہِ ضروٗرت تہٕ بہٕ کھالو تۄہہِ بہٕ ترٛاوناوَو تۄہہِ گرِ پوٚتُس ؤنۍ زیٚو کٲم کر چھِ لاگٔنۍ بہٕ یِمو تۄہہِ جِناب اچھا ٹھیٖک چھُ بیٚیہِ چھُو گرٕ بار ٹھیٖک اچھا تہٕ بِہِو رۄبَس حَوالہٕ تیٚلہِ ہٕنٛہ اَدٕ کیٛاہ بِہِو خدایَس حَوالہٕ